مےٚ اَنے راتھ ییٚتہِ بیٖٹٲرنہٕ پٮ۪ٹھ مطلب پیٖنَٹ بَٹر باقٕے چیٖز یِمٔے یمٔے اصٕل اصٕل چیٖز اَنے مےٚ زٕ ژور تہٕ پَتہٕ باسے مےٚ زَبردست سُہ اوس سَجٲیِتھ دُکان اصٕل پٲٹھۍ مطلب ہایجیٖن زَبردَست نَفَر تہِ اصٕل ٲں وۄتھُن بِہُن تہِ پَتہٕ یہِ مےٚ وُچھ تہٕ مےٚ تتھ اوس لیٚکھتھ پرٛایس اوس تَتھ لیٚکِتھ لگ بھگ شےٚ ہَتھ نَمنَمتھ سَتھ ہَتھ رۄپیہِ اوس تتھ لیٚکھِتھ پَتہٕ ووٚنُن دوٚپُن نَہ ژٕ چھُکھ اسہِ ڈیلی کسٹمَر تہٕ ژےٚ دِمہوے أسۍ تٕرٛہ پٔرسنٛٹ آف شایَد تِمو پتہٕ سُہ ژور ہَتھ کِنہٕ ترٛےٚ ہَتھ رۄپیہِ کیٚتھانۍ دیٛتُکھ تمو مےٚ چھُنہٕ یاد مےٚ گوٚو واریاہ زیادٕ ڈسکاوُنٛٹ مےٚ وُچھ اصٕل پٲٹھۍ کَتھ باتھ بیٚیہِ دِوان پتہٕ کوپٕن دیٛتُکھ اگرحظ ژٕ بیٚیہِ ساتہٕ یِکھ تہٕ ژےٚ دِمہوے أسۍ پَنٛژاہ پٔرسنٛٹ ڈِسکاونٛٹ بیٚیہِ تَتہِ اوس سِٹاف جوٗس آنان بیٚیہِ اوس یہِ بیٚیہِ اوس ماہِ رمضان اوس تہٕ تِمو ووٚنُکھ مےٚ اَتی أمے ساتہٕ ہے بانٛگ پٔرٕکھ تہٕ تِمو بانٛگ پرٕکھ تِمو تھٲے کھٔزٕر أنِتھ کھٔزٕر باقٕے چیٖز بَبرٕ ترٛیش تَمام کیٚنٛہہ یِم گٔے بیٚیہِ کھیٛاونٲیِکھ بَتہٕ تہِ تٔتی مے باسیٛو نَہ یہِ چھُ زَبردست سٹور اَتہِ سُہ چھُ پَننُے مےٚ ہمسایی سُہ دُکان دار تہِ مطلب اَتی بَسان تہٕ وونۍ اوس پتہٕ شہر گوٚمُت منٛزٕ اوس مےٚ پَنُن نَہ تہٕ زٔمیٖن تِمو بنووُکھ بوٚڑ بار کَمپل اَتہِ چھُ جِم تہِ سایڈٕ جِم تہِ دُو پَلوٚو دُکان تہِ تہٕ بیٚیہِ چھُ تِمو ترٛومُت یہِ دُکان تہِ پانٔے بوٚڑ بارٕ چھُ یہِ بوٚڑ بارٕ دُکان ترٛومُت بی ٹاونُک یہِ مطلب بَنڈپوٗرِس منٛز چھُ یہِ گۄڈنیٛکُے دُکان کہِ مےٚ وُچھ تَتہِ ہر کانٛہہ چیٖز ہر کانٛہہ قٕسم چھُ یُس چیٖز ژےٚ ضروٗرت آسی سُہ چھُ تَتہِ أکے چیٖزٕ بغٲر سِگریٹ یٲتۍ چھِنہٕ تِم کٕنان تَتہِ کیٚنٛہہ سگریٹ بغٲر چھُ تَتہِ سورٕے کھیٚن چیٚن پَلوٚو پۄشاک تمام کرٛیٖم لیڈیٖز جنٹٕس گٔرلٕز بوٛایِز یہِ چھُ تیٖز شُریٚن ہُنٛد تہِ چھُ تَتہِ تَمام چیٖزَن ہُنٛد چھُ بہٕ آس واریاہ زیاد مےٚ آو سُہ واریاہ زیادٕ پَسنٛد سُہ شوٛاپ واریاہ واریاہ زیادٕ سُہ آو مےٚ تِمَن پَلوٚو کیٛاہ ٲسۍ تِمَن لٲگِتھ برابر سیم تَمام زَنیٚن الگ عبایَا ہس منٛز حجاب عبَایا لٔڑکَن کوٹھ پیٚنٛٹ اصٕل پٲٹھۍ ہیٚرِ پٮ۪ٹھ بۄن تانۍ سیم تَمام کارڈ اَلوُنٛد کیمرا اوٚہ تتہِ ٲسۍ پولیٖس وٲلۍ تہِ وُچھ سِکیٛورٹی گارڈ زٕ ترٛےٚ تہِ وُچھ مےٚ لِفٹہٕ تَتہِ واشروٗم زَبردَست واشروٗم بہِ کیٛاہ مطلب یِتھ کٔنۍ گھرِ چھِ نا سَجٲیِتھ تھاوان تِتھٔے کٔنۍ دُکانَس منٛز یارٕ مےٚ یُس یُس کَاونٛٹَر اوس تَتیٚس لیٚپ ٹاپ کمپیٛوٗٹَر سُہ سِکینَر تَمام اَگر کیٚنٛہہ کیٚنٛہہ آسہِ ہے کیٚنٛہہ آن لاینٕے کرِ ٹرٛانٛزکشَن تَمام چیٖز وُچھۍ مےٚ بہٕ گوس واریاہ زیادٕ خۄش ییٚلہِ مےٚ تِم چیٖز وُچھۍ مےٚ ووٚن نَہ پَلوَن پَلوٚو ٲں دُک پَلوٚو مطلب سُہ پَلوٚو مطلب حِس پَلوَن ہُنٛد تَتہِ وُچھ مےٚ چینٛجِنٛگ روٗم پَلوٚو تہِ زَبردَست اَکہِ کھۄتہٕ اکہِ چیٖز اَکھ پَلوٚو بہٕ اوسُس وَنان دُبارٕ گژھہِ بیٚیہِ بہٕ اَنہٕ پَلَوٚو وۄنۍ ییٚتہِ مگر کَمہِ سۭتۍ گوس بہٕ تور بیٚیہِ ییٚلہِ مےٚ اَکھ چیٖز نیٛو سُہ باسیٛو مےٚ اصٕل سِٹاف سِٹاف باسیٛو مےٚ اصٕل نَہ مےٚ وون نَہ بیٚیہِ ساتہٕ گژھہٕ بہٕ ضروٗری پتہٕ گوس بہٕ بیٚیہِ ساتہٕ تہِ تور مےٚ أنۍ واریاہ مطلب بہٕ چھُس دۄہے گژھان توٗرۍ بہٕ چھُس مےٚ چھِ یِم مےٚ چھُ وۄنۍ خۄش کَران تور گژھُن بیٚیہِ تَتیٛک مُشُک سٕمیٚل نَہ تہٕ چھِ آسان اَڑیٚن دُکانَن پٮ۪ٹھ یہٲے مَکریٛار تَتہِ چھُ اِنسانَس مَنٕے گژھان خراب تور وُچھتھٕے توکُن وُچھتھٕے چھُ اِنسانس مَن گژھان خراب ہے لعنتھ یِتھِس دُکانَس اور کُس گژھہِ